یُس ہسا اِنڈیَن ہِندُستانُک ٹرانَسپورٹ سِسٹَم چھ یہِ ہسا چھ واریاہ اَصٕل تہٕ یُس ؤنکیٚن ٹرانَسپورٹ چھ یہِ ہسا چھ تریٚیو طریٖقو اکھ گوو ہَوٲیی ٹرانَسپورٹ بیاکھ گوو زٔمیٖنی ٹرانَسپورٹ تہٕ بیاکھ گوٚو ٲبی ٹرانَسپورٹ تہٕ یُس ہسا ہَوٲیی ٹرانَسپوٹ چھُ یہِ ہسا چھِ أسۍ گژھان ہَوٲیی جَہازَس منٛز چھِ أسۍ سَفر کران تہٕ أسۍ ہسا چھِ گژھان اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ تہٕ یہِ ہسا چھِ واریاہ اَصٕل یَتھ منٛز ہسا واریاہ آرام چھُ مِلان کیازِ کہِ أسۍ ہسا چھِ یَتھ سَفرَس ہسا اَسہِ دۄہ لَگان آ زٔمیٖنی ٹرانَسپورٹ یا سَمندٔری ٹرانَسپورٹ سُہ ہسا أسۍ کیٚنٛژھن مِنٹَن منٛز ہٮ۪کان سُہ فٲصلہٕ أسۍ پار کٔرِتھ تَمہِ ہَوٲیی سۭتۍ ہاں مَگر تھوڑا چھُ اَتھ خرچہٕ زیادٕ پَہم لگان تہٕ ٹایم ہسا چھُ مگر یُس اَتھ وقت چھُ سُہ ہسا چھُ اَسہِ واریاہ کَم لَگان یعنی کہِ أسۍ چھِ کیٚنٛژھسٕے ٹایمَس ہٮ۪کان اور برابر وٲتِتھ تہٕ تہٕ بیاکھ ٹرانَسپورٹ یُس اَسہِ چھ سُہ ہسا چھِ ٲبی ٹراسنَپورٹ تہٕ ٲبی ٹرانَسپورٹ یُس ٲسۍ کران یہِ ہسا چھِ أسۍ کران سَمندٔری جَہازَو تھروٗ شِپو تھروٗ یا ناوو تھروٗ بوٹَو تھروٗ شِکارا تھروٗ چھِ کران تہٕ زیادٕ تَر یُس أسۍ یہِ سَمندٔری سَفر چھِ کران یہِ ہسا چھِ کران أسۍ سَمندٔری جَہازو تھروٗ تہٕ یَتھ منٛز چھِ أسۍ ہٮ۪کان پانَس سۭتۍ واریاہ مال وال اَکہِ جایہِ پٮ۪ٹھ یا اَکہِ مُکلکہٕ پٮ۪ٹھ بیٚیکِس مُلکَس تام نِتھ یا اَکہِ سِٹیٹ پٮ۪ٹھ بیٚیکِس سِٹیٹَس تام اَکہِ رِیاستہٕ پٮ۪ٹھ بیٚیہِ کِس رِِیاستَس تام ہٮ۪کان آسٲنۍ سان نِتھ تہٕ مَگر یَتھ ہسا چھِ تھوڑا ٹایِم زیادٕ لَگان مَگر یَتھ منٛز چھُنہٕ کانہہ تہِ اَس فِکٔس وَتھ ضوٚرتھ نہ ہَوٲیی ٹرانَسپورٹَس تہٕ نہ ٲبی ٹڑانَسپورٹَس کیازِ أسۍ ہسا چھِ ہٮ۪کان سَمدرَو مٔنزۍ آرام سان یہِ سَفر طے کٔرِتھ سَمندٔری جَہازَو ذریعہِ ہوٲیی سَفر چھِ أسۍ ہَواہَس منٛز کران تہٕ اَتھ تہِ چھےٚ نہٕ اَسہِ روڈٕچ کانہہ تہِ ضوٚرتھ پیوان تہٕ بیاکھ اکھ سَفر یُس چھُ زٔمیٖنی سَفر زٔمیٖنی سَفر یُس أسۍ کران چھِ اَتھ چھِ اَسہِ بِلکُل لگان وَتن ہنز ضوٚرتھ تہٕ بیٚیہِ چھِ ؤنکیٚن یِوان ساروی کھۄتہٕ زیادٕ بِزی یعنی کہِ مَشغوٗل ٹرانَسپورٹ یِوان ماننہٕ یَتھ ہسا ٹِکڈاو زَبردست چھُ ؤنکیٚن چیلینج آو یَتھ ہسا خطر ناک چھُ کیازِ ونکیٚن چھِ تقریٖبَن زیادٕ تَر لوٗکھ یِہوے پرٮ۪فر کران اَڈیو چھُ پَنُن ٹرانَسپوٹ تھوومُت مِثال کہِ تور پَر گاڈِ چھکھ تھاومَژٕ لۄکچہِ لۄکچہِ گاڈِ مارؤتی چھِکھ تھاومٕژ سٔکارپِیو چھِکھ لٲ تھٲومٕژ یا سومو چھَکھ تھاومَژٕ لۄکچہِ بایکہٕ چھَکھ تھاومَژٕ سٔکوٗٹی چھَکھ تھاومَژٕ تہٕ یِمن پٮ۪ٹھ یِم سَفر پَنُن ڈیلی سَفر طے چھِ کران یعنی کہِ گر پٮ۪ٹھ ییٚتٮ۪ن یِم کٲم کرنٕچ جاے یِمن چھِ یا مُلٲزِم یِمن چھِ گوٚو یِم چھِ گرِ پٮ۪ٹھ پَنٕنٮ۪ن دفتَرَن تام اَتھ منٛز گژھان تہٕ شامَن واپَس یِوان تہٕ اَمہِ مٔزیٖد یُس ہسا یِمن یہِ ٹرانَسپورٹ چھِ اَتھ سۭتۍ ہسا چھِ ٹرین تہٕ ٹرین چھِ زیادٕ تَر زٔمیٖن پیٚٹھی پَکان اَتھ چھُ اکھ ٹرٮ۪ک خاص وَتھ آسان آمٕژ بَناونہٕ اَتھ منٛز تہِ ہسا چھِ أسۍ سَفر کران بَڑٕ آرام سان یَتھ منٛز أسۍ واریاہ سَفر چھِ کران کَم ٹایمَس منٛز تہٕ بیٚیہِ چھُ اَسہِ اَتھ خرچہٕ تہٕ کَم یِوان تہٕ أسۍ چھِ ہٮ۪کان پَنُن سامان تہِ پانَس سۭتۍ اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ کہِ جایہِ پَکناوِتھ تہٕ بیٚیہِ ہسا چھِ یُس یہِ زٔمیٖنی ٹرانَسپورٹ چھُ اَتھ منٛز ہسا چھُ مِثال کہِ طور پَر بَسہٕ پَکان یَتھ منٛز ہسا تِم نَفر چھِ سَفر کران یِمَن نہٕ پَنُن ٹرانَسپورٹ ایویلیبٔل چھ یِم ہسا چھِ اَتھ منٛز سَفر کران اَتھ تہِ ہسا چھِ یِمَن یہِ چھِ یَتھ أسۍ وَنان چھِ شِیرِنگ پٮ۪ٹھ یعنی کہِ ہَر کانہہ چھُ کَم کَم کِراے دِوان تہٕ یِم چھِ واتان اَگر اکھ نَفر کُنی زٔنۍ کانہہ گٲڑۍ کرِ أمِس چھِ تیٚلہِ چھُ اَتھ زیادٕ خرچہٕ لاگٕنۍ مَگر یِتھ پٲٹھۍ یِتھ پٲٹھۍ ہسا چھِ یہِ یہِ چھُ پَبلِک ٹرانَسپورٹ چھ یہِ اَتھ منٛز ہسا چھُ ہَر کانہہ کَم کَم یُس ہسا فِکٔس چھ آمٕژ کِراے یُس مُقرر چھُ آمٕژ کرنہٕ یِہے دِتھ ہسا چھُ یہِ آرام سان ہٮ۪کان پَنُن سَفر کٔرِتھ کَم غریٖل پونسَس منٛز الغرض یُس اَسہِ وَنُن چھُ یُس ہسا ٹرانَسپورٹ چھ یہِ ہسا چھُ واریاہ اَصٕل سِسٹَم مَگر اَتھ ہسا چھُ ؤنکیٚن کیٚنہہ چیلینج تہِ کم چیلینجَز چھِس مِثال کے طور پَر روڈَن ہُند چیلینج ہسا چھُ اَتھ روڈ گژھن صیٖحح آسٕنۍ ہَوٲیی اَگر ہَوٲیی سَفر چھُ یا سَمندٔری سَفر یُس چھُ اَتھ چھُ چیلیج کہِ یِمَن گژھن برابر یِم سَفر کرن وٲلۍ مِلٕنۍ اَگر نہٕ سَفر کَرَن وٲلۍ بَرابر مِلَن یۄس سۄ وۄنۍ اَتھ خرچہٕ چھِ یوان سُہ ہٮ۪کن نہٕ یِم پوٗرٕ تیٚلہِ کٔرِتھ کِہیٖنۍ نہٕ یا یُتھ اَتھ منٛز یِمن یِم نَفر چھِ آسان تہٕ یِمَن ہٮ۪کَن نہٕ یِم برابر پََنُن تَنخاہ دِتھ تِم ہٮ۪کن نہٕ پَنُن گُزارٕ کٔرِتھ کِہیٖنۍ نہٕ تہٕ زٔمیٖنی یُس سَفر چھُ اَتھ چھُ بٔڑ بارٕ چیلینج یِوان روڈٕچ یا ؤنکیٚن چھُ بیاکھ اکھ چیلینج یوٗتاہ زیادٕ ٲدۍ یہِ گوٚو پَنُں ٹرانَسپورٹ اَتھ پٮ۪ٹھ ہسا اَمہِ سۭتۍ پیوٚو اِمپیکٹ کَتھ پٮ۪ٹھ پَبلِک ٹرانَسپورٹَس پٮ۪ٹھ گوٚو تِتھ پٲٹھۍ چھِنہٕ یِمَن ہٮ۪کان رۄپییہِ دہ بٔنِتھ کِہیٖنۍ یا یِمَن چھِ پیوان پَنٕنۍ گٲڈۍ یا جَہازٕ یا یُس یہِ سَمندٔری جَہازٕ چھُ یا مینٹین خٲطرٕ خرچہٕ یۄس یِوان چھِ سُہ چھُنہٕ یِمَن پوٗرٕ گژھان کِہیٖنۍ یِتھے پٲٹھۍ تیٖلَس تیٖلَس چھِ أسۍ وٕچھان اَتھ چھِ کَنٹُنُوسلی کھسٲنی کھسان وَسان چھُس نہٕ کیٚنہہ تہٕ اَمیُک اِمپیکٹ تہِ چھُ اَمیُک اَثر تہِ چھُ یِمَن بِچارٮ۪ن پیوان ییٚمہِ کہِ سۭتۍ یِم چیلینج چھِ یِمَن ؤنکیٚن خاص تہٕ اَتھ خٲطرٕ کیاہ سا چھِ کرُن یَتھ یُس تیٖلَس پٮ۪ٹھ یہِ ٹیکس چھُ آمُت لَگاونہٕ یہِ ہسا گوٚژھ تھوڑا کَم یُن کرنہٕ بیٚیہِ ہسا گوٚژھ یُن یُس یہِ پَبلِک ٹرانَسپورٹ چھُ اَتھ کُن ہسا گٔژھۍ زیادٕ تَر لوٗکھ ترجی دِنۍ کیازِ اَگر یِم پَنُن ٹرانَسپوٹ تھوڑا بہت کَم یوٗز کرن یعنی کہِ گوو تیٖل گژھِ کَم خرٕچ تہٕ مُمکِن چھُ تیٖلَس ما وَسہِ کیازِ کہِ اَسہِ چھُ وٕچھمُت یۄس یَتھ چیٖزَس ییٖژاہ ڈِمانڈ چھِ زیادٕ بَڑان تَمیُک قٕمَتھ چھُ تیوٗتاہ زیادٕ بَڑان یِتھے پٲٹھۍ ییٚلہِ زِ تیٖل کَم خرچ گژھِ ہے مُمکِن چھ اَتھ مہ گژِ ہے کٔمی اَمہِ کِس قۭمتَس منٛز تہٕ تَمیُک فٲیدٕ واتہِ ہے ٹرانَسپورٹ وٲلِس تہِ تہٕ أمِس سَوارِ تہِ والہِ ہے واتہِ ہے اَمیُک فٲیدٕ تہٕ یہِ چھِ أسۍ یَژھان وَنُن یہِ کَتھ پَنٕنۍ گورمینٹَس تام واتناوٕنۍ